آ وعلیکُم اسلام اۭں اۭں آ بِلکُل اچھا ٹھیٖک اَوا کیٚنہہ چھُنہٕ تُہۍ یِیُو اَسہِ چھِ واریاہ یُس تہِ توہہِ آیٹَم ضوٚرَتھ چھُ اَسہِ چھُ ہر کانٛہہ زیادٕ ٹرٛینٛڈِنٛگ منٛز چھِ مےٚ چھُ ہر کانٛہہ آیٹَم تُہ تُہۍ یِیُو تہٕ کیٚنہہ چھُنہٕ پَرواے

آ بِلکل ییٚتَن بَنَن تۄہہِ سٲری آیٹَم بیٚیہِ مِلنَو اَصلِس پرٛزَس منٛز تہِ کِہیٖنۍ تہِ چھُنہٕ پَرواے تُہۍ یِیُو ییٚتہِ چھِ ہر کانٛہہ آیٹَم بیٚیہِ چھِ ییٚتہِ ڈسکاوُٹ تہِ دِوان أسۍ تہٕ کِہیٖنۍ چھنہٕ پَرواے اچھا کیٚنہہ چھُنہٕ شُکریہ اسلام علیکُم علیکُم سلام